ییٚلہِ بہٕ پینٹِنٛگ چھَس کَران مَطلَب مےٚ چھِ پَنٕنۍ ایٚکسپیٖریَنس اگر مےٚ دِلَس مَنٛز آسہِ نہَ کانٛہہ اِموشَن بہٕ بناوٕ تِژھے پینٹِنٛگ یا دِلَس مَنٛز آسہِ مےٚ خوٚشی بہٕ بَناو اصٕل پینٹِنٛگ خوٚشی خوٚشی ہٕنٛز اگر دِلَس مَنٛز آسہِ کیٚنٛہہ اِموشَنٕز یا کیٚنٛہہ سیڈنٮ۪س آسہِ بہٕ بَناو تِژھٕے پینٹِنٛگ سیٚڈنیٚس یا پَنٕنۍ اِموشَنٕز چھِ تتھ پٮ۪ٹھ اِنسان بناوان پَتہٕ چھُ أتی سُہ سورُے غَم ژَلان ییٚلہِ اِنسان پَنٕنۍ اِموشَنٕز چھِ تتھ پٮ۪ٹھ بناوان اِنسان اگر خۄش آسہِ خوٚشی ہٕنٛزے پینٹِنٛگ بَنایہِ غم اگر آسٮ۪س تیٚلہِ بَنایہِ غَمچی پینٹِنٛگ تتھ پٮ۪ٹھ ہر کیٚنٛہہ یہِ اِنسانَس دِلَس مَنٛز آسہِ تہِ ہیٚکہِ بَنٲوِتھ اِنسان کیٚنٛہہ تہِ ییٚتٮ۪ن اِنسانَس دٮ۪ماغَس دِلَس مَنٛز سُہ ہیٚکہِ بَنٲوِتھ کُنہِ تہِ ٹایمَس مَنٛز اگر اِنسان باسہِ نہَ کہِ بہٕ گوُس بور یا مےٚ چھُ دِلَس مَنٛز کانٛہہ غَم سُہ ہیٚکہِ پنٕنہِ پینٹِنٛگ سۭتۍ اِموٗشَنٕز نیٚبر کٔڈِتھ ہٲوِتھ تہٕ مَطلَب واریاہو لُکو چھِ بَنامژٕ اِموٗشن پینٹِنٛگ تِمو منٛزٕ چھِ اَکھ اِموشنٕز اِنسان سٕنٛز بٔرِتھ یِم لُکو برٛونٛہمہِ زمانو لُکو یِم پینٹِنٛگ چھِ بَناومژٕ تِمو مَنٛز چھِ واریاہ اِموشَنٕز تِمن لُکَن ہٕنٛدۍ تِمو مَنٛز چھِ سیوٚد ہاوان کہِ تِمو مَنٛز کیٛاہ اوس یا کانٛہہ چھُ بناوان سیڈ پینٹِنٛگ یا کیٚنٛہہ چھِ بناوان اِنسان سُہ چھُ اِنسانَن پَنٕنۍ اِموشَنٕز تتھ پٮ۪ٹھ ہٲومٕتۍ بہٕ اوس سا خۄش بہٕ اوس سا خوٚشی اِظہار کَران کِنہٕ بہٕ اوسُس غم کَران اِظہار تتھ پٮ۪ٹھ چھُ اِنسانس دوٗرِ نَنان کہِ یہِ کانٛہہ یہِ شٲعر اوسا یُس کانٛہہ شٲ مَطلَب کٲنٛسہِ شٲعرن چھِ اگر پینٹِنٛگ چھِ بَنٲومٕژ یا کٲنٛسہِ اِنسانن پینٹِنٛگ وول اوسا غَم کَران اِظہار پَنٕنۍ اِموشنٕز مَنٛز کِنہٕ سُہ اوس کَران خوٚشی تِم چھِ ٲسمٕتۍ تٔمۍ سٕنٛز اِموشنٕز مَنٛز کِنہٕ تٔمۍ سٕنٛزِ اِموشنٕز مَنٛز چھُ اوسمُت غمٕے یوت تتھ پٮ۪ٹھ چھُ سیوٚد نَنان اِنسانَس کہِ اگر اِنسانَس آسہِ أنٛدرۍ کِنۍ کیٚنٛہہ غَم سُہ بَنایہِ تِژھے پینٹِنٛگ خوٚشی آسٮ۪س سُہ چھُ تِژھٕے پینٹِنٛگ بناوان پینٹِنٛگ کَران کَران چھِ اِنسانَس اَلگٕے مَزٕ لگان بیٚیہِ چھُس لُطُف میلان پَنٕنۍ اِموشن چھُ تتھ پٮ۪ٹھ تھاوان أتی چھُ سُہ اِنسان بارٕ نِش لوٚت گَژھان تٔمِس چھُ لَگان مَزٕ تتھ پٮ۪ٹھ ہاونَس کہِ مَطلَب پَنٕنۍ اِموشَنٕز پَتہٕ چھِ باقٕے لُکھ تتھ وُچھان واریاہ کٲلۍ وُچھ أمۍ کیٛاہ اِموشنٕز چھِ پَنٕنِس دِلَس مَنٛز ہٲومٕتۍ أمۍ کیٛاہ اِموشنٕز چھِ ہٲومٕتۍ یتھ دِلَس مَنٛز پَنٕنہِ یتھ پینٹِنٛگ مَنٛز یِم أمِس دِلس مَنٛز چھِ اِموشَنٕز ٲسۍمٕتۍ واریاہ انسان ییٚلہِ بہٕ تہِ چھَس کُنہِ جایہِ گَژھان پَتہٕ چھَس بہٕ کٲنٛسہِ ہٕنٛز پینٹِنٛگ وُچھان مےٚ چھُ تَران سمجھ سیوٚدُے یِم اِنسان سٕنٛز اِموشَنٕز کیٛاہ چھِ ٲسۍمٕتۍ تَمہِ وقتہٕ اصٕل چھِ ٲسۍ مٕتۍ یہِ چھُ اوسمُت سیڈ کِنہٕ یہِ چھُ اوسمُت خۄش پینٹِنٛگ سۭتۍ چھُ اِنسانَس سمجھ تَران کہِ یِم أمۍ سٕنٛدۍ اِموشَنٕز کیٛاہ چھِ ٲسۍ مٕتۍ